مےٚ کَریو آڈَر ہِیَر بٕلووَر سُہ پرٛوڈَکٹ اوس واریاہ اَصٕل سُہ اوس واریاہ پاوَر کَم نِوان سُہ اوس نہٕ زیادٕ ہیٖٹ اَپ تہِ گژھان کینٛہہ بیٚیہِ اوس سُہ مَستَس خٲطرٕ تہِ واریاہ اَصٕل ییٚلہِ بہٕ سُہ یوٗز اوسُس کَران مےٚ اوس نہٕ مَس ژَلان تَمہِ سۭتۍ نیٖرِتھ کینٛہہ باقٕیو پرٛوڈَکٹو کھۄتہٕ اوس سُہ واریاہ اَصٕل یِم مےٚ باقٕے پرٛوڈَکٹ اَمہِ بروںٛٹھ أنۍ مےٚ اَنےمٕتۍ ٲسۍ سُہ ہِیَر بٕلووَر تِمو سۭتۍ اوس مےٚ مَس ژَلان نیٖرِتھ مگر یُس مےٚ یہِ سِسکا والٮ۪ن ہُنٛد ہِیَر بٕلووَر اَنیو اَمہِ سۭتۍ اوس روٗز مےٚ مَس واریاہ ٹھیٖک بیٚیہِ اوس یہِ پاوَر کَنزٮ۪پشَن تہِ حظ واریاہ کَم ٲس اِکنامِکَل تہِ اَصٕل